وعلیکُم السلام ٹھیٖک چھُو حظ شُکُر خۄدایَس کُن اَصٕل پٲٹھۍ کٕم حظ چھُو اچھا

ٹھیٖک ٹھیٖک تُہۍ ٲسوا یِوان پے تُہۍ کوٚت ٲسوٕ تُہۍ ٲسوٕ ہاسپِٹل یِوان کِنہٕ کِلنِک اچھا اچھا تۄہہِ ما اوسوٕ یہِ مایگرین خٲطرٕ دوا وَوا تھومُت اَسہِ کیٚنٛہہ اچھا ٹھیٖک ٹھیٖک

ٹھیٖک کیٚنٛہہ چھُنہٕ تُہۍ کٔرزیٚو کٲم تُہۍ ییٖزیٚو بیٚیہِ ہاسپِٹَل دوا کیٛاہ کھیٚیوٕ سُہ نیکٕسڈام بیترِ ٲسوا کھیٚوان تمہِ سۭتۍ باسے کیٚنٛہہ فرق ورق کِنہٕ خاص نہٕ کیٚنٛہہ اچھا یہِ ما چھُ گژھان یَتھ گَرمہٕ کس موسمَس منٛزٕے یوت کِنہٕ یہِ چھُ گژھان سردی منٛز تہِ اچھا ڈِہایڈریشَنُک تِمے ٲسۍ مَسلہٕ اَتھ منٛز کیٚنٛہہ آب تِمے ٲسۍ یہِ کَم تریش ویش ٲسزیٚو یہِ چیٚوان گُتٕج بیٚیہِ گژھِ کَرٕنۍ کٲم سَرٕد سَرد گژھِ کھیٚون ٹھیٖک چھا گرم گژھِ نہٕ زیادٕ آز کھیٚون کِہیٖنۍ تِکیٛازِ آز چھُ آسان پٮ۪ٹھ تہِ ٹٮ۪مپریچر تھوڑا زیادٕ بیٚیہِ گژھِ یُس زوٗمُت دۄد چھُنا آسان لٔسۍ بَنٲو تَتھ سُہ گژھِ چیٚون ٹھیٖک چھا تَتھ گژھِ آبٕے یَتھ منٛز زِ واریاہ آسہِ سُہ گژھِ ماز واز گژھِ تھوڑا کَرُن پَرِہیزٕے تامَتھ آ باقٕے یِیِو تُہۍ تُہۍ یِیِو کِلنِک تہٕ کیٚنٛہہ چھُنہٕ پَرواے کیٚنٛہہ چھُنہٕ پَرواے ہاسپِٹَل تہِ ہیٚکِو تُہۍ یِتھ یوٚتنس تۄہہِ ٹھیٖک باسیو کیٚنٛہہ چھُنہٕ پَرواے تُہۍ ییٖتو ہاسپِٹَلٕے تُہۍ ییٖزیٚو تیٚلہِ بَٹوار بَٹوار بَٹوار ییزیٚو تُہۍ بَٹوار ییزیٚو تُہۍ ٹھیٖک چھا بیٚیہِ أنزیٚو تُہۍ پٔتِم یہِ چِٹھۍ سۭتۍ تَتھ پٮ۪ٹھ کیٛاہ آسہِ میڈِکیشَن کٔرمٕژ دوا وَوا کیٛاہ آسہِ تھوٚمُت سُہ تہِ وٕچھو او کے او کے ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ کیٚنٛہہ چھُنہٕ تِم تہِ وٕچھو تٔتتھٕے چلو تُلِو تُل تُلِو حظ